وَعلیکُم اَسَلام آ فرمٲے تَو تۅہہِ اوسوٕ فون کۆرمت آ أسۍ چھِ ہیٖنا بوٗٹیک پیٚٚٹھ فرمٲیِو کیٛاہ اوسوٕ تۅہہِ ضروٗرت اچھا ٹھیٖک ٹھیٖک اچھا تُہۍ کٍتیٛاہ سوٗٹ چھِوٕ بَناوان لگ بگ ترٕٛہ سوٗٹ چھِ یِم کر گژھن آسٕنۍ ریٚڈی اچھا ٹھیٖک گوٚو یِم گژھَن آسٕنۍ پنٛداہ اکتوٗبر تامتھ پنٛداہ اکتوٗبر تام ریٚڈی أسی چھِ بَناوان سٲری ڈیزایَن یہِ أسۍ چھِ بناوان أسۍ چھِ لیہنٛگا ٹایِپ تہِ بَناوان بوٗزوا تۅہہِ یہِ أسۍ چھِ بَناوان پاکِستانی سوٗٹ تہِ چھِ أسۍ تِم چھِناہ آسان تِمَن تہِ چھِ أسۍ واریاہ ڈیزایَن بَناوان تۅہہِ کُس ڈیزایَن چھُو ضروٗرت خاص کر مَہرنہِ خٲطرٕ ٹھیٖک ٹھیٖک ٹھیٖک اگر تۅہہِ لیٚہنٛگا أسۍ چھِ پَنٚداہ شَتھ ہیٚوان تتھ پَنٚداہ شَتھ ہیٚوان لایِنِنٛگ سوٗٹس أسۍ سِلٲے آ بِلکُل بیٚیہِ یُس زَن یہِ اگر تۅہہِ مَہرنہِ خٲطرٕ لیٚہنٛگا ٹایِپ آسہِ بَناوُن سُہ چھُ تتھ چھِ ہیٚوان أسی ژور ساس رۅپیہِ چھُناہ تتھ چھُ آسان سُہ کَپُر تہِ ہیٚوِی تہٕ تتھ چھِ ہیٚوان پَتہٕ أسۍ سِلٲے ژور ساس رۅپیہِ تِکیٛازِ تتھ چھُ ٹایِم لگان واریاہ یُس زَن سِمپٕل سوٗٹ چھُو تُہۍ دپان سِمپِل سوٗٹ چھِ ہیٚوان أسی پانٚژ ہَتھ رۅپیہِ بوٗزوا تۅہہِ أسی چھِ آسان آ پوٗرٕ ہَفتس ییٚتہِ آ أسۍ چھِ آسان کٲم چَلان پوٗرٕ ہَفتس آ أسۍ چھِ آتھوارِ دۅہ تہِ آسان ییٚتہِ آ میجرمینٛٹہٕ تہِ چھُ یہِ چھُ آ تُہۍ یِیِو آ تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ یِتھ أسۍ چھِ آسان سون شاپ چھُ آسان صُبحن ٲٹھ بِجے پیٚٹٚھ کالچن دَہ بَجے تام یلہٕ بوٗزوا تہٕ تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ یِتھ تہٕ آ تُہۍ ہیٚکِو یِم پَنٕنۍ سوٗٹ ترٛٲوِتھ ییٚتہِ تہٕ أسۍ دمو تۅہہِ ٹایمَس پیٚٚٹھ ریٚڈی آ آ ڈیزایَن بَنہِ آ ڈِیزایَن چھِ أسۍ سأری بَناوان اَسہِ چھُ بیٚسِکٔلی یِم زَن اَسہِ ییٚتہِ وۅستہٕ چھِ تِم چھِ اَسہِ نیٚبرٕ پیٚٹھ أنۍمِتۍ تِم چھِ بَڈٕ ٹرٛینٛڈ تِمَن چھُ تَگان سٲری یِم ڈیزایَن بَناوٕنۍ تہٕ بیٚیہِ گژھِ آسُن سٲری اَسہِ نِش آسہِ ریٹ تہِ اصٕل باقیو کھۅتہٕ یہِ تُہۍ أنٛددٕ وُِچھَو تَمہِ کھۅتہٕ آسہِ اَسہِ نِش ریٹ تہِ اصٕل آ یِم آسَن ٹایمَس پیٚٹھ ریٚڈی ریٚڈی آسَن یِم ٹایمَس پیٚٹھ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تُہۍ وٲتِو چَلو چَلو اَسلامُ عَلیکُم